سٲنِس علاقس منٛز گوٚو خواتیٖنَن ہُنٛد کِردار وقتس سۭتۍ سۭتۍ تبدیٖل سانہِ علاقٕچ خواتیٖن چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جاے مُلازمَت کَرنہِ گژھان تہٕ چاہے سَہ لَکٕٹ ٲسِن یا بٔڑ ٲسِن کیٚنٛہہ تہِ مُلازمَت کَرنہٕ خٲطرٕ چھِ سَہ اِنڈیاہَس منٛز کُنہِ تہِ شیٚیہِ گژھان بیٚیہِ چھَنہٕ تِمَن کٕہٕنۍ رُکاوَٹھ یِوَان آز کیٚنٛہہ تہٕ آز چھِنہٕ تِمَن کانٛہہ رُکاوَان